اسلامُ علیکُم وعلیکُم سلام تُہۍ آیوٕ نا اوٗترٕ تہِ کٕلنِکَس پٮ۪ٹھ آ یُس مےٚ دوا لیٚچھاو تَمہِ سۭتۍ گٔیا فرق کیٚنٛہہ وُِنکٮ۪س کیٛاہ پرٛابلِم چھِ باسان نہَ اَتھ چھُ تۅہہِ اینٹِی بیٛاٹِک تھوڑا چینٛج کرُن کیٛاہ چھِ اَتھ ونان تُہۍ ییٖزیٚو تہٕ صُبحس دِمو نَظر باقٕے کٔرۍزٮ۪و پرہیز سبزی وبزی مان ژٕ سرد نہٕ زیادٕ بیٚیہِ چیٚزٮ۪و تریٖش بۄیلٕڈ آ تُہہِ ییٖزٮ۪و صُبحس اَدٕ کیٛاہ ٹھیٖک چھُ